أسۍ چھِ گرِ مختعلِف قسمَن ۂنٛدۍ پوش میوٕ تہٕ سَبزی وۄپداوان پوشن منٛز چھ مےٚ خاص کٔرِتھ پسنٛد کۄنٛگ پوش نرگِس گُلاب سویم کھش پھوٚل فِکرِیا برا گُلابی نیٖلہٕ کھش پوش چیمیلی تربوٗت بیتری واریاہ زیادٕ پسنٛد تہٕ یِم چھٕ أسۍ وۄپداوان تہِ میون منٛز چھٕ ژیرٕ ٹنٛگ ژوٗنٹھ ٲر دَچھ ہیندونٛد کھربوٗز بیٚیہِ تہِ بیٚیہِ واریاہ قٔسمٕکۍ میوٕ ٲسۍ وۄپداوان تہٕ پَتہ چھ سبزین منٛز یِوان ہاکھ ٹَماٹر ٲلوٕ پھوٗل گوبی بندگوبی وانٛگن بیترِ سَبزی